مےٚ حظ چھِ یِوان واریاہ زیادٕ چھِ مےٚ یِوان مطلب واریاہ زیادٕ چھَس بہٕ کَنسِڈَر کَران واریاہ زیادٕ چھِ مےٚ کینٛہہ دٮ۪ماغَس منٛز یِوان ییٚلہِ بہٕ بایکِنٛگ چھَس آسان کَران بہٕ چھَس سونٛچان کہِ بہٕ کَرٕ نہٕ تیوٗتاہ تہِ فیول یوٗز کِہیٖنۍ بہٕ بہٕ چَلاو مطلب واریاہ زیادٕ آہِستہ آسان بایک یُتھ نہٕ مےٚ اٮ۪کسِڈٮ۪نٛٹ تہِ نہ گژھِ کِہیٖنۍ بیٚیہِ یوٗتاہ یُتھ نہٕ پٕلیوٗشَن تہِ نہٕ گژھِ نہٕ تیوٗت کِہیٖنۍ یہِ حظ یِم چیٖز حظ چھِ مےٚ واریاہ زیادٕ دٮ۪ماغَس منٛز یِوان کیٛازِکہِ نہ حظ ہیٚکہِ کٲنٛسہِ بیٚکِس تہِ میٛٲنہِ سۭتۍ نۄقصان وٲتِتھ نہ حظ واتہِ مے امکہِ وجہ سۭتۍ نۄقصان اَکھ حظ چھَس بہٕ واریاہ زیادٕ آسان سان آسان بایک چَلاوان بیٚیہِ حظ چھِ بیٚیہِ حظ چھَس بہٕ سونٛچان کہِ یہِ فیول تہِ نہٕ گژھِ نہٕ ایوٗت ترٛاوُن کِہیٖنۍ ییٚمۍ کہِ وجہ سۭتۍ سون اٮ۪نوارَمٮ۪نٛٹ خراب گژھِ بیٚیہِ ییٚلہِ حظ بہٕ بایکِنٛگ چھَس آسان کَران مےٚ حظ چھِ ڈاکومٮ۪نٛٹ حظ چھِ مےٚ آسان سۭتۍ تِم لایسٮ۪نٕس کیٛازِکہِ ییٚمِس حظ لایسٮ۪نٕس اٮ۪ویلیبٕل آسہِ ییٚمِس اَتھِ حظ لایسَن لایسٮ۪نٕس اٮ۪ویلیبٕل آسہِ تٔمِس حظ چھُنہٕ تٔمِس حظ چھُنہٕ مطلب یہِ چارجِز تہِ نہٕ کھَسان کِہیٖنۍ نہ حظ چھِ تٔمِس رَٹٲنی بیٚیہِ حظ چھِ آسان مےٚ مطلب ہٮ۪لمِٹ لَگٲیِتھ کیٛازِکہِ ہٮ۪لمِٹ حظ چھِ واریاہ زیادٕ ضٔروٗری اَمہِ سۭتۍ حظ چھِنہٕ چالان تہِ نہٕ گژھٲنی بیٚیہِ حظ چھِ مےٚ آسان یِم ڈاکومٮ۪نٛٹٕز تہِ لایسٮ۪نٕس سۭتۍ یہِ ڈاکومٮ۪نٛٹٕز تہِ سۭتۍ ییٚمۍ کہِ وجہ سۭتۍ نہ حظ مےٚ یہِ چالان چھِ گژھٲنی یِم یِم چیٖز حظ چھِ مےٚ یِوان دٮ۪ماغَس منٛز ییٚلہِ حظ بہٕ بایکِنٛگ چھَس آسان کَران